سانہِ رِیاستَس منٛز چھِ یُس اسلام مذہب چھِ اَتھ منٛز چھِ واریاہ یِم تِم جایہِ یا یہِ عبادت کرنٕچ جایہِ واریاہ جایہِ چھِ مخدوٗم صٲبٕنۍ جاے دسگیٖر صٲب یِمَن یِمَن ہٕنٛز جایہِ چھِ وۄنۍ وَنو تۄہہِ بہٕ آز جامعہ مسجد یُس سریٖنگر چھِ تَتھ متعلق یُس جامعہ مسجد سریٖنگر چھِ سُہ بنٲو آ سُلطان سِکَنٛدر شاہ کشمیری شاہمیٖریَن تٔمِس اوسُکھ تُرٛواہ شَتھ ژُنَمتَس منٛز بنٲو سُہ تَمہِ تہٕ تٔمِس اوس سُہ آرڈَر دیُتمُت یہِ میٖر سعید علی ہمدانی رحمتہ اللہ علیہ یَن تہٕ یُس نیٚچِو اوس سعید الاولیا سعید الاولیا سعید الاولیا میٖر سعید علی ہمدانی سُنٛد یُس نیٚچِو اوس تٔمۍ اوس أمِس آرڈَر دیُتمُت کہِ ژٕ بناو سا یہِ مسجد یُس سُہ مسجد چھےٚ سُہ چھِ دِودار تَتھ منٛز چھِ دِودار لٔکٕر سُہ چھِ دِودار لٔکٕر بناونہٕ یا تَتھ منٛز چھِ کَنیوٗ سۭتۍ آمٕژ بناونہٕ یا سیریو سۭتۍ چھِ آمٕژ سُہ بناونہٕ تہٕ سُہ چھِ تور چھِ واریاہ ٹوٗرِشٹٕس یِوان گژھان تہٕ